السلامُ علیکُم مےٚ چھُ ناو اُلفت مُشتاق بہٕ چھَس روزان بانٛڈی پوٗرا لَوے پوٗرا تُہٕنٛد سوال چھُ چیون فیورِت فُڈ کیٛاہ چھُ تہٕ کیٛازِ میون فیورِٹ فُڈ چھُ کۄکُر یُس أسۍ گَرِ تہِ چھِ رَچھان یا دُکان پٮ۪ٹھٕ اَنُن پَتہٕ چھِ اورٕ انان تہٕ ماران پَتہٕ چھِس لَکٕٹۍ لَکٕٹۍ پیٖس بناوان پَتہٕ چھِ چھلان پَتہٕ چھِ تراوان آبَس منٛز پَتہٕ چھِس تراوان لیٚدٕر نوٗن پَتہٕ چھِ گریکہٕ زٕ ترٛےٚ کھالان پَتہٕ چھِ پَتہٕ چھِ تراوان تی پَتہٕ چھِ انان تیٖل پَتہٕ چھِ تراوان تیٖلَس منٛز تَلان پَتہٕ چھِ تراوان آنان گَنٛڈٕ پَتہٕ چھِ تِمَن تُلان سُہ دیٚل پَتہٕ چھِ نِکراوان پَتہٕ چھِ تراوان تِم تہِ تیٖلَس منٛز پَتہٕ چھِ رلاوان اصٕل پٲٹھۍ پَتہٕ چھِ رَنان پَتہٕ چھِس تراوان کۄکُر تہٕ سۭتۍ یا بیٚیہِ چھِس تراوان رُہَن مَصالہٕ یہِ بٕڑٕ ٲلہٕ تمام مَصالہٕ چھِس تراوان بیٚیہِ چھِس تراوان مَرژٕوانگن لیٚدٕر آب پَتہٕ چھِ رَنان پتہٕ چھِ پانَس کھیٚوان یا پوٚژھ یی تہِ تٔمِس تہِ چھِ دِوان بیٚیہِ چھِ یا کُنہِ ساتہٕ یا کُنہِ ساتہٕ چھِ ژامَن تہِ آنان پَتہٕ چھِ سُہ تہِ رَنان سُہ تہِ چھِ میون واریاہ زیادٕ فیورِٹ فُڈ یا کُنہِ ساتہٕ چھِ کۄکُر رَنان پالکہِ سۭتۍ تہٕ یا کُنہِ ساتہٕ چھِ رَنان ٹماٹرَن سۭتۍ تہٕ کۄکُر تَتھ چھِ آسان واریاہ زیادٕ مَزٕ سُہ یا بٮ۪مارَن خٲطرٕ چھِ کُنہِ ساتہٕ سوٗپ بناوان کۄکرَس پَتہٕ چھِ سُہ بٮ۪مار کھیٚوان تہٕ یا ڈاکٹر چھُک تھاوان ییٚلہٕ تہٕ کۄکُر سوٗپ ٲسزیٚو کھیٚوان پَتہٕ چھِ تِم تہِ کھیٚوان بَچہٕ تہِ چھِ واریاہ زیادٕ کۄکرَس پسنٛد کران سوٗپ سوٗپ رَس چھِ کۄکُرُک چیٚوان یا یہِ لیٚگ پیٖس چھِ بَچہٕ واریاہ زیادٕ کھیٚوان ہوٚکھ چھِنہٕ واریاہ زیادٕ ہۄتھ چھِنہٕ آسان تیوٗتاہ مَزٕ کیٚنٛہہ سیٖنَس یوٗتاہ لیٚگ پیٖسَس چھِ آسان لیٚگ پیٖس چھِ سٲری پسنٛد کران بہٕ چھَس واریاہ زیادٕ لیٚگ پیٖس پسنٛد کران کۄکرَس ہٮ۪کَو أسۍ دۄدٕ یَکھٕنۍ تہِ بنٲیِتھ رِستہٕ تہِ بنٲیِتھ یا گۄشتاب تہِ بنٲیِتھ یا یہِ یِمہٕ تِمہٕ ژۄچہِ ہِش ہٮ۪کہٕ ہوس بَن بنٲیِتھ پَتہٕ چھِ کھیٚوان بہٕ چھَس بہٕ چھَس واریاہ زیادٕ کۄکُر پسنٛد کران یا پوٚژھ چھِ کُنہِ ساتہٕ یِوان پٔژِھس تہِ چھِ یا پٔژِھس تہِ چھِ برۄنٛہہ کُن کۄکُر نِوان ٹیٚوٹھ کۄکُر تہِ تہِ دۄدٕ کۄکُر تہِ کۄ یا کُنہِ ساتہٕ دۄدٕ رِستہٕ تہِ چھِس بناوان ٹیٚٹھۍ رِستہٕ تہِ چھِس بناوان یا کُنہِ ساتہٕ ییٚلہِ یا کُنہِ ساتہٕ آسہِ کیٚنٛہہ ٹکھ پیٚومُت بریانی تہِ ہٮ۪کہٕ ہوس بنٲیِتھ یا پۄلاو تہِ ہٮ۪کَو پۄلاوَس سۭتۍ تہِ چھِ واریاہ زیادٕ کۄکَر تراوان أسۍ چھِ بازرٕ تہٕ انان کۄکَر پَتہٕ چھِ أسۍ گَرِ تِم رَنان یا کُنہِ ساتہٕ رَیٚسٹورَنٛٹَس منٛز چھِ گژھان چِکَن کانتی چھِ کھیٚوان یا چِکَن رول چھِ کھیٚوان تہٕ سٲری چھِ تِم کھیٚوان تہِ بہٕ تہِ چھَس سۄ کھیٚوان مےٚ چھِ واریاہ زیادٕ پسنٛد یہِ کۄکُر یا کُنہِ ساتہٕ کُنہِ ساتہٕ چھِ أسۍ کۄکرَس بناوان کَباب یا کُنہِ ساتہٕ چھِ بیٚیہِ کیٚنٛہہ کٲم کانٛہہ تہِ قٕسٕم ہٮ۪کَو اَتھ کۄکرَس أسۍ بنا فَکشَنن فَکشَنَن منٛز تہِ چھِ یہِ کۄکُر واریاہ زیادٕ لگان فَکشَنَن منٛز تہِ چھِ یہِ کۄکُر واریاہ زیادٕ لگان یا کُنہِ ساتہٕ پٔژھ چھِ یِوان تِمَن تہِ چھِ یہِ کۄکُر تھاوان أتی او کے شُکریہ